سٲنِس ایریا ہَس منٛز یُس فَن چھِ یُس کَلاکٲری چھِ یُس کٲرگٔری چھِ سُہ چھِ باقٕیَن رِیاستَن تہِ واریاہ مُتٲثر کَران تمہِ سۭتۍ چھِ واریاہ ریاستہٕ مُتٲثر گژھان تِکیٛازِ یُس سانہِ ایریا ہُک فَن چھِ یہِ چھِ اَکھ الگ طریٖقُک فَن مثلاً ییٚتہِ چھِ زیادٕ تر اَتھٕ کٲم یِوان کَرنہٕ مثلاً یِم پۄشاک چھِ لاگان تِمَن پٮ۪ٹھ چھِ اَتھٕ کٲم یِوان کَرنہٕ مثلاً اَتھٕ اَتھٕ سۭتۍ چھِ یِوان تِمَن پٮ۪ٹھ تِلہٕ لاگنہٕ پَشمیٖن کٲم چھِ یِوان کَرنہٕ قٲلیٖن کٲم چھِ یِوان کَرنہٕ واریاہ تِژھٕ کامہِ چھِ یِم باقٕیَن چھِ کَران مُتاثر یوکُن مثلاً یِم باقٕیَن ریاستَن منٛز چھِ کانٛہہ فیشَن آسان تِم چھِ ییٚتیُک یہِ فیشَن تور نِتھ تَتہِ کَران تمیُک یہِ پَکناوان بروںٛہہ کُن یا کٲنٛسہِ چھِ آسان کینٛہہ بَناوُن باقٕیَن واریاہَن مُلکَن منٛز چھِ کینٛہہ ڈِزاینَر آسان یِم بَناوان چھِ تہٕ تِم چھِ سانہِ ایریا منٛز ییٚلہِ تِم وٕچھان چھِ ییٚتِچ اَتھٕ کٲم تِم چھِ سہٕ پَتہٕ بروںٛہہ کُن پَکنٲیِتھ پَنُن ڈِزاین بَناوان باقٕیَن ریاستَن ہٕنٛدۍ اٮ۪ڈوَٹایز چھِ گژھان سانہِ ایریا کٮ۪ن فَنَن پٮ۪ٹھ کینٛژھ کینٛژھن فِلمَن منٛز تہِ چھِ آمٕتۍ سانہِ ایریا یِکۍ یِم تِلہٕ دار پَلو پَشمیٖن کٲم قٲلیٖن کٲم آمٕژ ہاونہٕ ییٚمہِ سۭتۍ سانہِ ایریا ہُک یہِ فَن یہِ چھِ باقٕیَن کَران حوصلہٕ افزٲیی تہٕ باقٕیَن چھِ دِوان یہِ کَران دِلچَسپ پانَس کُن تہٕ کَران چھِ تِمَن متٲثر تاکہِ تِم چھِ پَتہٕ پنٛنِس پنٛںٮ۪ن فَنَن منٛز پنٛںٮ۪ن اٮ۪ڈوَٹایزَن منٛز پنٛنٮ۪ن فِلمَن منٛز ییٚتیُک یہِ ہاوان